ہیلو السلام علیکم ٹھیٖک پٲٹھۍ چھِو حظ اچھا اچھا تُہۍ چھِو حظ رُقَیہ اچھا اچھا ٹھیٖک اَسہِ حظ اوس یہِ خانٛدرَس خٲطرٕ حظ ٲسۍ فیرَن زٕ ژور ٲسۍ اَسہِ اوس تِمَن تِلہٕ ترٛاوُن اَسہِ حظ چھُ مگر تِمَن اَتھٕ تِلہٕ ترٛاوُن یہِ مِشیٖن تِلہٕ نہ حظ کینٛہہ اَتھٕ تِلہٕ اوس اَسہِ ترٛاوُن آ تِم تہِ ووٗل تہِ چھِ پَشمیٖنا تہِ چھِ تِمَن اوس ترٛاوُن یہِ وَلویٹ تہِ چھُ اہن حظ آ تُہۍ ؤنۍتو مےٚ یہ ریٹ حِساب مَطلب اَتھ کوٗتاہ ریٹ أکِس تولَس مَطلب کیٛاہ ریٹ چھُ گَژھان مےٚ وٕنِو تُہۍ اَمی حِساب تہٕ بہٕ کَرٕ پتہٕ اہن حظ بِلکُل اچھا اچھا ٹھیٖک اچھا اچھا چلو ٹھیٖک حظ چھُ آ ڈِزایِن حظ چھُ مےٚ پانَس اَتھِ تہِ چھِ مےٚ ڈِزایِن اگر تۄہہِ تہِ آسِنو کینٛہہ ڈِزایِن تِم تہِ حظ کٔرۍزیو مےٚ تُہۍ وَٹسیپَس پٮ۪ٹھ سٮ۪نٛڈ تہٕ بہٕ ہٮ۪کہٕ تِم وٕچھِتھ تہٕ بہٕ ہٮ۪کہٕ تِمَن پتہٕ چوٗز کٔرِتھ اچھا ٹھیٖک ٹھیٖک حظ چھُ اچھا اچھا اَسہِ کوٚت چھِ واتُن اچھا اچھا ٹھیٖک اچھا ٹھیٖک اچھا اَتھ چھِ آسان مُختلف مُختلف ڈِزایِن حظ چھِ نہٕ حظ آسان تُہۍ تۄہہِ چھِو ڈِزایِن اٮ۪ویلیبل آسان تَتٮ۪ن تہِ آسان بہٕ ہٮ۪کہٕ تَتین چوٗز تہِ کٔرِتھ یہِ ہیٚکہِ مےٚ پَنٕنۍ ڈِزایِن تہِ کینٛہہ اچھا اچھا ٹھیٖک چلو آ تہٕ یہِ تِلہٕ کَتہِ مِلان تۄہہِ مَطلب یہِ چھےٚ تولہٕ حِساب گَژھان کِنہٕ یہِ چھِ مَطلب تۄہہِ فیرن حِساب کَران اچھا اچھا ٹھیٖک مَطلب کٔژ تولہٕ آسَن ترٛاوٕنۍ فیرنَس کیاہ گَژھِ تہٕ مُختلِف آسان اچھا نہ حظ نہ صافٕے حظ چھُ ضوٚرَتھ کہِ مَطلب اہن حظ آ اَتھٕ تِلہٕ چھُ گَژھان دُرٛوٚگُے پَہَم تہٕ وۄنۍ حظ کٔرۍ زِ تھوڑا کٮ۪ن کَنسیشن مَطلب یہِ اہن حظ چلو چلو شُکرِیہ شُکرِیہ اوکے اوکے چلو ٹھیٖک حظ چھُ أسۍ حظ یِمو اوکے السلام علیکُم